چوٗنٛکہِ مےٚ ووٚن گۄڈَے کہِ بہٕ چھےٚ أسۍ چھِ کٲشِر اَسہِ چھِ کٲشرٮ۪ن گژھان زیادٕ پَسنٛد مطلب وازوان وازوان چھِ اَسہِ واریاہ پَسنٛد أسۍ چھِ مطلب کُنہِ وِز آسان کینٛہہ فنٛگشَن أسۍ چھِ خۄش گژھان شُرۍ وُرۍ اَز چھُ وازوان اَز چھِ سَتھ سِنۍ رَنٕنۍ سَتَن سِنٮ۪ن منٛز ؤنۍ مےٚ گۄڈَے أسۍ کیٛاہ کیٛاہ چھِ رَنان گۄڈنٮ۪تھٕے چھِ أسۍ رِستہٕ رَنان مطلب میٖتھۍ چھِ کَران گۄشتاب چھِ رَنان کوٚرمہٕ چھِ کَران کَباب چھِ یا دانہِ وَل کوٚرمہٕ چھِ أسۍ کَران یا مطلب أسۍ چھِ کَران یَکھٕنۍ چھِ أسۍ بَناوان مطلب سَتَن سِنٮ۪ن منٛز سَتٮ۪ن سِنٮ۪ن منٛز چھِ أسۍ مطلب مطلب کوٚرمَس ترٛاوان چھِ تَتھ چھِ وَنان مطلب دانہِ وَل دانہِ وَل کِتھ کٔنۍ چھِ أسۍ سُہ کِتھ کٔنۍ چھِ أسۍ کَران دانہِ وَل أسۍ چھِ گۄڈَے گژھو أسۍ وارِ منٛز کٲشِر گژھو نِمو أسۍ یہِ بیول دانہِ وَل بیول وُپروو یہِ زٔمیٖن ؤمیٖن اَصٕل پٲٹھۍ ترٛٲوٕس کھاد پَہہ وَہ اَصٕل پٲٹھۍ أتھی چھِ أسۍ وَوان یہِ بیول ییٚلہِ یہِ أسۍ یہِ بیول چھِ وَوان پَتہٕ چھِس دِوان آب واب اَصٕل پٲٹھۍ ژوٗر ووٗر کَران اَصٕل پٲٹھۍ ییٚلہِ یہِ ہیوٚر کُن چھِ کھَسان کَڑان چھِس یہِ گاسہٕ واسہٕ اَتھ چھِ پٮ۪وان محنت کَرٕنۍ مطلب سُہ زانہِ کٲشرُے کۭژاہ محنت چھِ پیٚوان اَسہِ وارِ منٛز کَرٕنۍ کَران چھِ أسۍ اَتھ محنت پَتہٕ چھِ أسۍ کَران کٲم ییٚلہِ یہِ دانہِ وَل کھٔژ کٔر اَصٕل پٲٹھۍ تہٕ أتی چھِ أسۍ یہِ ژَٹان یہِ نٮ۪صبہٕ پٮ۪ٹھ نٮ۪صبہٕ پٮ۪ٹھ ژٔٹِتھ چھِ أسۍ کَران کٲم یہِ چھِ أسۍ ژاران کَران اصٕل پٲٹھۍ اَصٕل پٲٹھۍ ژٲرِتھ کٔرِتھ کَران چھِ أسۍ کٲم أسۍ چھِ پَتہٕ کَران چھَلان چھۄکان اَصٕل پٲٹھۍ یہِ أتی چھِ کُنہِ صاف پَلوَس پٮ۪ٹھ یہِ أسۍ ترٛاوان صاف پَلوَس پٮ۪ٹھ ترٛٲوِتھ چھِ أسۍ کَران کٲم ترٛاوان چھِ أسۍ یہِ تاپَس ییٚمہِ دۄہ أسۍ چھِ ترٛاوان کالہِ یہِ تاپَس بیٚکہِ دۄہ صُبحٲے چھِ أسۍ کھَسان دِوان چھِ أسۍ مُرَن مۄٹھ ہِش اَتھ یہِ چھِ روزان تَمہِ سۭتۍ سَبٕز یہِ چھِ مطلب ییٚلہِ یہِ سَبٕز چھِ اَسہِ روزان تہٕ ہۄکھناوان کَران چھِ یہِ اَصٕل پٲٹھۍ یہِ چھِ روزان سَبٕز وَ اگر نہٕ اَتھ مۄٹھ وۄٹھ أسۍ دِمو کِہیٖنۍ یہِ روزِ نہٕ سبٕز کِہیٖنۍ اَتھ گژھِ سُہ سوٗر ہیوٗ مطلب ژٲن ہیوٗ گژھِ اَتھ أسۍ چھِ کٲشِرۍ پٲٹھۍ تِتھٔے کٔنۍ وَنان پَتہٕ چھِ أسۍ کَران کٲم تھَوان صاف پَہَن بوتَل وُچھان تھَوان چھِ تٔتھۍ پٮ۪ٹھ پَتہٕ ییٚلہِ أسۍ یہِ وازوان چھِ فںٛگشَن چھِ آسان پَتہٕ چھِ أسۍ یہِ وازوان رَنان پَتہٕ چھِ أسۍ رٔنِتھ کٔرِتھ تَتھ کوٚرمَس کَران کٲم تھٔو نہ یہِ بٲتلہِ منٛز اَصٕل پٲٹھۍ پیٖسِتھ کٔرِتھ پَتہٕ چھِ أسۍ کَران کٲم تیار ویار گٔژھِتھ چھِ أسۍ کَران کٲم ترٛاوان چھِ یہِ دانہِ وَل تُل اَتھ کوٚرمَس مطلب یہِ ہیٚکو ہَرکُنہِ سِنِس ترٛٲوِتھ دانہِ وَل چھُنہٕ تہِ کینٛہہ یہِ چھِ مَسٹہٕ مطلب اِنسانَس خٲطرٕ ضٔروٗری چھِ یہِ دانہِ وَل چھِ أسۍ ترٛاوان پَتہٕ یہِ دانہِ وَل ترٛاوان چھِ أسۍ یِمنٔے سَتَن سِنٮ۪ن سَتَن سِنٮ۪ن ترٛٲوِتھ چھِ کَران کٲم أسۍ یہِ دانہِ وَل مطلب وَندَس تہِ چھِ أسۍ اَتھ دانہِ وَل کَران کٲم ہۄکھنٲیِتھ کٔرِتھ تھَوان مطلب پُدنہٕ چھِ یہِ تہِ چھِ أسۍ کَڑان پُدنہِ تہِ ہۄکھناوان کَران مطلب وَوان مطلب پُدنہٕ کُلۍ یا بیول چھِ وَوان کَران تہٕ سایڈَس کُن چھِ أسۍ ترٛاوان یہِ وارِ منٛز چھِ کھَسان وَسان پَتہٕ چھِ أسۍ یہِ رٮ۪تہٕ کالَس کَران کٲم کَڑان یہِ مطلب پُدنہٕ تہِ یا دانہِ وَل آسہِ یا پُدنہٕ تہٕ دانہِ وَل ہۄکھناوان چھِ أسۍ یہِ مطلب اِکوَٹَے چھَلو چھَکو اَصٕل پٲٹھۍ أتی چھِ وَندَس منٛز کُنہِ وِز آسان مطلب سردی چھِ وَندَس چھُ سرٕد سرٕد أسۍ چھِ کَران کٲم وَ ما رَ وَ چھِ مطلب کانٛہہ سیُن أسۍ سَرٕد رَنان پَتہٕ چھِ دَپان نہ وَ چھِ دانہِ وَل یا پُدنہٕ چھُ گَرَم وَ ترٛٲیِو یَتھ سِنِس أڑ رَژھا ہُتھ سِنِس أڑ رَژھا پٔدنہِ چھِ ضروٗری دانہِ وَل تہِ چھِ ضروٗری أسۍ چھِ پَتہٕ کَران کٲم پَتہٕ چھِ أسۍ یِتھَے کٔنۍ کَران کٲم ہۄکھناوان کَران ترٛاوان چھِ مطلب دانہِ وَل پیٖنٛت ہَنہ پٔدنہٕ پیٖنٛت ہَنہ یَتھ سِنِس تہِ ہُتھ سِنِس تہِ اَتھ چھُنہٕ تہِ کینٛہہ یہِ ہٮ۪کو دانہِ ہَرکُنہِ سِنِس ترٛٲوِتھ مٔنٛزۍ چھِ کوٚرمَس گژھان ایٚمہِ سۭتۍ الگٕے مَزٕ مطلب کوٚرمَس منٛز چھِ أسۍ مصالہٕ ترٛاوان دالچیٖن ترٛاوان بٕڈٕعٲل ترٛاوان کَہوٕ عٲل مَرٕژ ترٛاوان رۄنٛگ ترٛاوان یہِ ہَسا یہِ بٲدیان چھِ ترٛاوان مطلب یہِ رۄہَن چھِ ترٛاوان رۄہَن چھِ ترٛاوان زیادَے پَہَن کیٛازِکہِ سِنِس چھِ پٮ۪وان رۄہَن ترٛاوُن زیادَے پَہَن رۄہنَس چھِ آسان مُشُک اَصٕل بیٚیہِ چھِ رۄہَن مطلب ضروٗری مطلب یہِ میٛادٕ خٲطرٕ تہِ یہِ چھِ واریاہ اَصٕل مطلب ڈاکٹر تہِ چھِ وَنان سِنِس گژھِ رۄہَن ترٛاوُن زیادَے پَہَن وَ چھِ کٲشرِس عادت أمِس چھِ رۄہَن بَنان زیادٕ پَہَن زٔمیٖنَس منٛز یہِ چھُ زیادَے پَہَن ترٛاوان یہِ چھُ دَپان اَتھ چھِ پیٚوان زیادٕ محنت کَرٕنۍ اَمہِ سۭتۍ ہَسا مطلب پانسٕے کھیٚمو چھِ أسۍ کَران کٲم پَتہٕ چھِ أسۍ مطلب یِم مصالہٕ ترٛاوان مطلب یُس یہِ رۄہَن یہِ چھُ گَرے نیران گَنٛڈٕ چھُ گَرے نیران مطلب یُس یہِ رۄنٛگ دالچیٖن والچیٖن یہِ چھِنہٕ گَرِ نیران کِہیٖنۍ مطلب بٲدیان تہِ چھِ أسۍ گَرے وۄپداوان بٲدیان بٲدیان کُلۍ لاگان یا بٲدیان بیول وَوان سایڈَس کُن ترٛاوان بٔٹھِس کُن أتی چھِ اَتھ بٲدیان بٲدیان کھَسان پٮ۪ٹھٕ پَتہٕ چھِ أسۍ تُلان یہِ بٲدیان ٹوٗکرٮ۪ن منٛز ہۄکھناوان کَران اَتھ تہِ پیٚوان محنت کَرٕنۍ پُدنَس پیٚوان محنت کَرٕنۍ دانہِ وَلَس تہِ پیٚوان محنت کَرٕنۍ یِم چیٖز چھِ اَسہِ گَرے نیران کٲشرٮ۪ن اَتھ چھِ مطلب أکیٛاہ وارِ منٛز گژھو کَران چھِ أسۍ محنت ییٚلہِ یہِ محنت کَرو تیٚلی چھِ کانٛہہ چیٖز بَنان کٲشُر چھُ وۄنۍ محنتٕے کَران پَتہٕ چھِ أسۍ کَران کٲم یِم نٮ۪صٕب مطلب چیٖز چھِ نیران گَرے بٲدیان چھِ نیران یہِ ہَسا یہِ یہِ چھِ نیران رۄہَن چھِ نیران گَنٛڈٕ چھِ نیران پرٛان چھِ أسۍ پرٛان چھِ أسۍ ترٛاوان سِنِس پرٛان تہِ چھُ ضروری سِنِس ترٛاوُن وازوانَس منٛز گژھِ پرٛان تہِ آسُن اَسہِ چھِ اوٚڑ دۄہ لَگان ژاران چھِ أسۍ پرٛان پَتہٕ چھِ وَنان نۄشَن کورٮ۪ن پرٛان ژٲرۍ تو تِم چھِ وَنان اَسہِ چھِنہ اوٚش وَسان پَرٛانَس چھِ آسان دٔہَن زیادٕ گَنٛڈٕ کھۄتہٕ ژاران چھِ أسۍ پرٛان وان تھوان ییٚلہِ وازوان چھِ آسان رَنُن پرٛان چھِ تھَوان گۄڈَے ژٲرِتھ رۄہَن چھِ تھَوان ژٲرِتھ گَنٛڈٕ چھِ تھَوان ژٲرِتھ مطلب کوٚرمَس چھِ سرٛوٗنٛٹُے مَصالہٕ تِم چھِ پیٚوان مطلب یہِ تَمیُک رَس پیٚوان کَڑُن پَ پَتہٕ پیٚوان یِم ڈُپٹَس منٛز یِم وۄزٕلۍ مَرژٕوانٛگَن بَرٕنۍ پَتہٕ چھُ اَتھ رَس نیران ترٛاوان چھِ اَتھ دانہِ وَلَس کیٛازِکہِ کٲشُر مَرژٕوانٛگُن چھِ دانہِ وَلَس ضروٗری ترٛاوُن تَمہِ سۭتۍ چھِ گژھان کٲشرِس مَرژٕوانٛگنَس الگ مَ یَتھ کوٚرمَس گژھان الگ مَزٕ سُہ چھِ أسۍ ترٛاوان ضروٗری أسۍ چھِنہٕ دُکانٕکۍ مَرژٕوانٛگَن اَنان کِہیٖنۍ مَرژٕوانٛگَن کُلۍ چھِ کٲشِرۍ گَرے رُوان اَسہِ چھِ ییٚکیٛاہ مَرژٕوانٛگَن رُوِتھ وٕنکیٚنَس وۄنۍ نیرَن نَیہِ رٮ۪تہٕ پَپَن کَرَن تِم تہٕ پَتہٕ کَڑو أسۍ تِم وۄزٕلۍ مَرژٕوانٛگَن تِمَن پیٚوان بیول کَڑُن پَتہٕ چھِ أسۍ نِوان مِشیٖن پٮ۪ٹھ تِم چھِ پیٖسان سُے کٲشُر مَرژٕوانٛگَن چھِ أسۍ کوٚرمَس ترٛاوان تَمہِ سۭتۍ چھُ کوٚرمَس گژھان الگ مَرٕ تہٕ أسۍ چھِنہٕ ہُم مَرژٕوانٛگَن اَنان کِہیٖنۍ محنت چھِ لگان کٲشرِس تہٕ وَ پیٚوان کَرُن چھُ وُنکیٚنَس چھِ زیادَے پَہَن محنت وارٮ۪ن منٛز مطلب اَلہٕ کُلۍ چھِ رُوان لٲر کُلۍ چھِ رُوان أکیٛاہ چھِ پیٚوان روٗد پَتہٕ چھِ گژھان کٲشرِس ٹٮ۪نشَن یہِ چھِ دَپان وۄنۍ کیٛاہ کَرٕ وَ پیٚو روٗر وَ چھِ گژھان ٹٮ۪نشَن وۄنۍ کیٛاہ کَرٕ دانہِ چھِ ہیٚلہِ نیران وَ کیٛاہ کَرٕ وۄنۍ گوٚژھ نہٕ ہیٚلہِ ہیٚلہِ دانیٚس منٛز گژھِ نہٕ کیٛاہ چھِ اَتھ وَنان روٗد پیٚون کِہیٖنۍ پَتہٕ چھِ گژھان اَتھ ہَچہِ مطلب کھوکھلہٕ مطلب دانہِ بَنان تَتھ چھُنہٕ پۄخھتہٕ دانہِ پھوٚل بَنان کِہیٖنۍ گژھان چھِ کٲشرِس ٹٮ۪نشَن دَپان چھِ وۄنۍ کیٛاہ کَرو اَمہِ کھۄتہِ چھِ شہرکی اَصٕل تِمَن چھِنہٕ پیٚوان محنتٕے کَرٕنۍ تِمَن چھِ گَرٕ واتان اَسہِ ما چھِ اَسہِ چھِنہٕ بَنان یہِ پنٛجٲبۍ توٚمُل کھیٚونٕے کیٛازِکہِ اَسہِ چھِ عادت گوٚمُت بَچپَن پٮ۪ٹھ أسۍ چھِ کٲشُر بَتہٕ کھیٚوان مالنہِ گَرِ تہِ کٲشرُے وٲرۍ وِ تہِ کٲشرُے صُبحٲے چھِ سُلی نیران شیٚیی بَجہِ گژھان چھِ وارٮ۪ن منٛز کَران چھِ وارٮ۪ن منٛز کٲم دِوان چھِ آب صُبحٕچ لَٹہِ شام چہِ لَٹہِ چھِنہٕ أسۍ وارِ دِوان آب کِہیٖنۍ کہِ ایٚمہِ کِنۍ دۄہَس چھِ آسان تاپھ آمُت وارِ شامَن چھُنہٕ پیٚوان وارِ دیُن آب کِہیٖںۍ اَلہٕ کُلِس پیٚوان صُبحٲے دیُن آب أکیٛاہ یَتھ ہاکَس پیٚوان صُبحٲے ٹماٹَر کُلۍ چھِ گَرے نیران ٹماٹَر کُلٮ۪ن پیٚوان ڈَکھ کَرُن مَکاے کُلۍ چھِ آسان مَکاے وَچہِ چھِ آسان مطلب مَکاے وَچہِ أسۍ چھِ ییٚکیٛاہ وٕنکیٚن کہِ وٕنکیٚن کِس وقتَس منٛز کَڑو أسۍ مَکاے ؤٹ ژوٚٹ کَرو نہٕ کِہیٖنۍ تھٔو ہیٖٹرَس پٮ۪ٹھ کٔر تیار تہٕ چے چاے أتی چھِ سٔتھ پھٔلۍ ہَن تہِ چایہِ ترٛاوان چایہِ چھِ آسان الگٕے مَزٕ أسۍ چھِنہٕ کاندرَس نِش ژوٚٹ ووٚٹ اَنان کِہیٖنۍ أسۍ چھِ گَرے بَناوان ژوٚٹ گَرے کٔر گَرے کھیٚیہِ أسۍ چھِنہٕ کاندرَس نِش گژھان کِہیٖنۍ أسۍ چھِ ییٚکیٛاہ مطلب وۄنۍ ترٛوو اَسہِ ییٚکیٛاہ دانہِ تاپَس کٔر کٲم اَتھ درٛاو سُر وُر تہٕ پیوٗس پیوٗس بَنووُس کرٛیژھۍ ؤرۍ اوٹ